اَز حظ ووت مےٚ ایمیزان پٮ۪ٹھ گۄڈنیُک اَکھ پرٛوڈَکہٕ یُس مےٚ زِنٛدگی منٛز چھُ گۄڈنیُک اَکھ پرٛوڈَکٹہٕ آرڈر کوٚرمُت ایمیزانس پٮ۪ٹھ یُس مےٚ نِش ووت اَز اَز ہَسا گوٚو سُہ ڈیلِوَر یُس یہِ پرٛوڈکٹہٕ چھُ اَمہِ برٛۄنٛہہ چھِ مےٚ شاپسی پٮ۪ٹھ تہِ یِہَے پرٛوڈَکٹہٕ کرنومُت آرڈر مگر یۄس تَمِچ کالٹی تہِ ییٚمِچ کالٹی چھِ سۄ ہَسا چھِ واریاہ مُختلِف یُس یہِ چیٖز چھِ اَمہِ سۭتۍ ہَسا چھِ مےٚ واریاہ سہوٗلِیات گژھان اَمیُک کَلَر اَمیُک ڈِزاین ہَسا چھِ تِتھٕ پٲٹھۍ بنٲوِتھ زِ بہٕ چھُس واریاہ خۄش گژھان اَتھ کُن وُچھِتھ یُس یہِ چیٖز چھُ یہِ ہسا چھُ میانہِ سٲری گَرٕ وٲلۍ ہسا گٔے خۄش ییٚمہِ چیٖزٕ سۭتۍ یُس مےٚ چیٖز یُس مےٚ یہِ پرٛوڈَکٹہٕ اَنیو اَمہِ برٛونٛہہ تَمہِ ساتہٕ ہسا وَنٮ۪و میٛانٮ۪و گَرٕوالو دوٚپُن یہِ چھُنہٕ بہتر کیٚنٛہہ یہِ ہسا یہِ ہَسا گژھِی ژےٚ جلدی خراب یہِ ہَسا پھُٹہِ تہٕ مگر یُس وُنکٮ۪س تِمَن نِش یہِ پرٛوڈَکٹہٕ ووت تِمو دوٚپ یہِ چھُ بہتریٖن یہِ چھُ مضبوٗط اکھ پرٛوڈَکٹہٕ سو بہٕ چھُس واریاہ خۄش قٕسمت زِ مےٚ ہسا کوٚر یہِ پرٛوڈَکٹہٕ اَمے پٮ۪ٹھ آرڈَر وَسَلام